ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ صحت چھُو حظ ٹھیٖک تُہۍ چھُو حظ ڈا اَہَن حظ اَصٕل پٲٹھۍ پانہٕ چھُو حظ ٹھ تُہۍ چھُو حظ جنتا بیکری پٮ۪ٹھٕ آ مےٚ مےٚ اوس ضوٚرَتھ حظ پَنٛژاہ کیک بیٚیہِ اوس مےٚ ضوٚرَتھ پانٛژھ ہَتھ بٲکِر خانہِ اَسہِ چھُ بردرَس حظ خانٛدَر مےٚ گژھِ مگر تِم آن ٹایَم واتٕنۍ بیٚیہِ اَگر کُکیٖز بریٚڈ ویٚڈ تۄہہِ اٮ۪وَلیبُل چھوٕ نہ تِم چھِ پَنٛنیٚن گَرِکیٚن پَژھیٚن ۂنٛد خٲطرٕ مےٚ گژھٕ ہَن تِم تہِ اَگر مےٚ تُہۍ تہِ تِم تِم پروایِڈ کٔرِہُو تہِ سُہ گٔیو زیادٕ اَصٕل مےٚ گژھٕ ہَن تِم تہِ نا اکثر تھوڑا بہت سۄ سِمیٚل ہِش یِوان سِمیٚل ہِش مےٚ گژھِ ہہ تھوڑا ڈرٛےٚ فروٗٹ تہٕ چاکلیٹ آسیہ مِکٕس تۄہہِ نِش مِلان مگر تُہٕنٛز کَتھ چھےٚ پوٚز مےٚ گَژھِ ہہ سُے کیٛازِکہ مےٚ چھِ سُہ کہ اَسہِ چھِ سُہ کیک حظ زیادٕ پَسنٛد بیٚیہِ تُہٕنٛز بیکری چھِ اَسہِ واریاہ زیادٕ پَسنٛد ؤنۍ چھُ اَکُے چیٖز سوال تُہۍ ہٮ۪کِوٕ پَنُن آرڈَر کٔرِتھ کَمپٕلیٖٹ وِد اِن کیٚنہہ یِمنٕے دۄہَن منٛز بیٚیہِ چھِ اَسہِ تَتھ خانٛدرَس خٲطرٕ ضوٚرَتھ برٛیٚڈ بِسکیٖٹ کُکیٖز چھِ اَسہِ ضوٚرَتھ مےٚ ؤنۍ تَو اَکھ یُس چھُنہٕ سُہ کوکوٗٹ کوکوٗنَٹ دار کُکیٖز تہِ آسان سُہ کۭتِس تانۍ گژھان کِلوٗ اَگر أسۍ أکِس بَلکَس منٛز نِمَو تُہۍ ہٮ۪کہٕ وٕ اَسہِ تَتھ کیٚنہہ ڈِسکاوُنٹ وِسکاوُنٹ کٔرِتھ اچھا مےٚ ؤنۍ تَو مےٚ ؤنۍ تَو اَکھ چیٖز اَگر أسۍ تۄہہِ نِش ڈَبہٕ تہِ بناوَو تِمَن منٛز چھا ہٮ۪کان تِم بِسکیٖٹ وِسکیٖٹ بٔرِتھ پتہٕ چھِنہٕ حظ یِمَن پَزھیٚن دِوان سۭتۍ تہِ أسی دِمہٕ ہَو تِمَن تِم سۭتۍ نو ڈِزایِن کَرٕہَو کیٚنہہ اِنویٹیوٗ تُہۍ ہٮ۪کِوٕ تِم بنٲیِتھ تِم ڈَبہٕ وَبہٕ أ أسۍ چھِ تُہٕنٛز بیکری ۂنٛز واریاہ کیٚنہہ نا یہِ خۄش کران مگر اَکھ چیٖز چھِ یِتہِ تُہۍ دِیُو اَسہِ کیٚنہہ ڈِسکاوُنٹ حظ اَسہِ چھِنہٕ حظ ؤنۍ واریاہ چیٖز تُلٕنۍ اچھا ٹھیٖک ٹھیٖک چلو شُکریہ تُہُنٛد سٮ۪ٹھاہ سٮ۪ٹھاہ شُکریہ شُکریہ اَسلامُ علیکُم